ہیٚلو وَعلیکُم اَسَلام اَسَلامَ علیکُم اَہَن حظ اَصٕل پٲٹھۍ تُہۍ چھُ حظ ٹھیٖک آ شُکُر تُہۍ چھِوا گَرِ سٲری ٹھیٖک آ شُکُر شُکُر سٲری ٹھیٖک کیٛاہ چھُو کَران آ شُکُر تُہۍ چھِوا سٲری ٹھیٖک اَچھا وُنکٮ۪ن مۅکلووا چَلو گوٚو ٹھیٖک مےٚ أسۍ تۅہہِ سۭتۍ کُنہِ مسلَس پٮ۪ٹھ کَتھ کَرٕنۍ مےٚ اوس یَتھ چیٖز پٮ۪ٹھ کَتھ کَرٕنۍ زِ محلس منٛز چھِ ژوٗر وغیرہ مطلب وارِیاہ زیادٕ بَڈان کینٛژھو دۄہو پٮ۪ٹھٕ پنٕنِس سٲنِس اَہَن حظ آ آ اوسُکھ نِمُت بیٚیہِ گٔے گَرن دۄن ژۄن تہٕ وارِیاہن أکِس نِیٛوٗکھ بایک تُلِتھ ژوٗر چھِ وارِیاہ وۅنۍ آ وارنٛٹ تہِ کَریے اَسہِ وارِیاہ لَٹہِ وَنیکھ سارنٕۍ کَریے مطلب مَسجِد منٛز تہِ کَریے علان یِتھٕ کٔنۍ ہَے یہِ مہٕ کَرٕو سارِنٕے کَرییَم نصیحت تہِ لیکِن تَتہِ چھُ واپس تی گَژھان واپس چھِ ژوٗر آسان تِتھٕے پٲٹھۍ حالانٛکہِ تیٚمہِ کھۄتہٕ زیادے چھِ گَژھان کٲنٛسہِ چھُنہٕ کانٛہہ فرقاہ پٮ۪وان کِہیٖنٛۍ وِۅنۍ دَپیٛاو مےٚ اَتھ مُتعلق کَرٕ بہٕ تۅہہِ سۭتۍ کَتھ تہٕ اَتھ مسلس کَرو کیٛاہ کیٛازِ فِلہال چھِ ییٚتتھۍ منٛز گَژھن ژوٗر تہٕ آ اَسہِ کوٚر لیکِن کٲنٛسہِ چھُنہٕ کیٚنٛہہ فرقاہ پٮ۪وان کِہیٖنٛۍ وۅنۍ دوٚپ مےٚ تُہی کَرہو بہٕ فون تُہۍ ؤنِو توتہِ یِمن کیٛاہ کَرو تہٕ ٹھیٖک

تی تی وۅنۍ کَرو کٲم وۅنۍ چھُ صُبَحس جُمحہ تہٕ نٮ۪مازِ برٛونٛہہ برٛونٛہہ کَرو علان بیٚیہِ وَنٕہوکھ یہِ تہِ تَتھ منٛز سَزا چھُ کیٛاہ اَمہِ خٲطرٕ بَنان چھُ یِیہِ ما باز

چَلو تہٕ گوٚو ٹھیٖک تیٚلہِ کَرو صُبحس أسۍ علانٕے تہٕ وُچھَو کیٛاہ گَژھِ پتہٕ

صحیح صحیح وۅنۍ کَرو صُبَحس تہٕ نہَ نہَ بَس شُکرِیا بیٚیہِ چھِوا باقٕے تُہۍ ٹھیٖک آ بِہِو خۄدایَس حَوال